سانہِ نزدیٖکی کوٚمنِٹی منٛز اَکھ آیہِ فرٛوٗٹ بِزنیٚس شروٗع کرنہٕ ییٚمہِ سۭتۍ واریاہن باپاریٚن واریاہ نۄقصان گوٚو البتہ کیٚنٛہہ باپٲرۍ چھِ تِتھۍ تہنٛزِ ترکیٖب سۭتۍ تہنٛدِ ایٚکٕسپیٖریَنس سۭتۍ تہنٛدِ تَجرُبہٕ سۭتۍ کوٚر تِمو واریاہ تَتھ پٮ۪ٹھ حٲصِل تِمو ہیٚوت واریاہ زٔمیٖن تَتھ پٮ۪ٹھ

یہِ چھِنہٕ کیٚنٛہہ تِمو کوٚڑ لوٗن تہٕ کینٛژھن چھُ لوٗنہٕ سۭتۍ گژھان نۄقصانٕے البتہ تِمو کوٚر لونَس پٮ۪ٹھ تہِ واریاہ کیٚنٛہہ حٲصِل پَتہٕ کوٚرُکھ فرٛوٗٹ کاروبارَس منٛز اِنویٚسٹہٕ تہٕ تِمَن چھِ آز واریاہ کیٚنٛہہ حٲصِل